أسۍ چھِ کران کٲم یۄس ہسا یہِ ریٚسِپی چھِ دِوان أسۍ چھِ دِوان ریٚسِپی یۄس یہِ أسۍ چھِ ماز کۄرمہٕ انان ماز کۄرمہٕ چھِ أسۍ بناوان تَمہِ خٲطرٕ چھِ أسۍ انان ماز پُجِس نِش ٲں سُہ چھِ أسۍ ہیٚوان تٔمس تٔتتھٕے ٹٔکرٲیِتھ بیٚیہِ چھِ أسۍ انان شٕملہ مَرژٕوانٛگن تہِ اورٔے مَصالہٕ تہِ چھ أسۍ انان اورٔے تتھ مَنٛز چھِ أسۍ مصالہٕ انان پھیٚکھ چھِ انان مَرژٕوانٛگن لدٕر چھِ انان بٲدیان چھِ انان میٖٹ مصالہٕ چھِ انان گرٕم مصالہٕ چھِ انان شونٛٹھ چھِ انان رۄنٛگ چھِ انان دالچیٖن چھِ انان بڑٕ ٲلہٕ چھِ انان سبٕز ٲلہٕ چھِ انان دانہِ وَل بڑٕ ٲلہٕ بیٚیہِ چھِ انان میٖٹ مصالہٕ تہٕ پتہٕ چھِ أسۍ کران کٲم یہِ چھِ أسۍ لاگان ٹیٚکرِ مَنٛز أسۍ چھِ أسۍ ترٛاوان اَتھ تیٖل سُہ تیٖل چھُ یوان پتہٕ چھِس ترٛاوان یہِ ماز تہٕ تلان چھِ پتہٕ چھِ أسۍ کران کٲم یُتھُے أسۍ یہِ تلان چھِن پوٗرٕ پتہٕ چھِس ترٛاوان مصالہٕ پھیٚک لدٕر بٲدیان میٖٹ مصالہٕ گرٕم مصالہٕ دانہِ وَل بٕڑ ٲلہٕ سبٕز ٲلہٕ ٲں شونٛٹھ أدرکھ بیٚیہِ میٚتھ یۄس یہ دانہِ وَل بٕڑ ٲلہٕ سبٕز ٲلہٕ چھِ یہِ چھِ أسۍ کڑان مِکسَرَس اتھ چھِ بنان پوڈر پتہٕ چھِس ترٛاوان یُتھے اَتھ سورُے مصالہٕ چھِس ترٛاوان پتہٕ چھِس دِوان پوٗرٕ تلِنۍ اتھ چھِ ژٔلِنۍ لگان پوٗرٕ پتہٕ چھِس ترٛاوان آب تہٕ یہِ ہسا یہِ آب قطرٕ کھَنٛڈ یُتھ یہِ مصالہٕ رَلہِ پتہٕ چھِ أسۍ یم شٕملہ مَرژٕوانٛگن چھِ یمن چھِ أسۍ دوان پھُکَر پھُکَر چھِکھ مۄکلاوان دِتھ تہٕ أسۍ چھِ یم کَڑان مِکسَرَس یم چھِ نیران سُہ پوٗرٕ مکس آب ہیٛو تہٕ بیٚیہِ چھُ سُہ کوٚش ووٚش کڑان نیٚبَر سُہ چھِ أسۍ ژھٕنان ترٛٲیِتھ تہٕ ترٛاوان چھِس یُہوے یہِ شملہ مَرژٕوانٛگنَن ہُنٛد آب تتھ چھُ بنان ماز کوٚرمہٕ بیٚیہِ ہَسا چھِ أسۍ رنان کُفتہٕ تہٕ ماز کُفتہ تہٕ ٹماٹر کُفتہٕ تہٕ ٹماٹر چھِ أسۍ یِتھ کٲٹھۍ رنان أسۍ چھِ انان ماز تتھ چھِ أسۍ کران نیٛک نیٛک واریاہ پتہٕ چھِ أسۍ کران کٲم أسۍ چھِ لاگان ٹیٚکرِ چھِ أسۍ ترٛاوان تیٖل تتھ چھِ أسۍ ترٛاوان ٹماٹر تِم چھِ أسۍ تلان پوٗرٕ تِلَس مَنز یوٚتانۍ تِم تیار گَژھیٚن سُہ مِہیٖنہٕ گَژھیٚن پتہٕ چھِس ترٛاوان یہِ ماز دوان چھِس پوٗرٕ تٔلِنۍ مصالَس مَنٛز چھِس ترٛاوان پھیٚکھ چھِس ترٛاوان دانہِ وَل چھِس ترٛاوان بٕڑ ٲلہٕ چھِس ترٛاوان سبٕز ٲلہٕ چھِس ترٛاوان لدٕر چھِس ترٛاوان بٲدیان چھِس ترٛاون میٖٹ مصالہٕ چھِس ترٛاوان گرٕم مصالہٕ چھِس ترٛاوان رۄنٛگ چھِس ترٛاوان بیٚیہِ چھِس ترٛاوان دانہِ وَل مُ تہٕ بیٚیہِ یہِ سبز ٲلہٕ تہٕ یُتھُے اتھ پوٗرٕ تٔلِنۍ چھِ لگان پتہٕ چھِس ترٛاوان آبس پانٛژھ شےٚ چونٛچہِ تہٕ اتھ چھِ لگان گرٛیٚکہٕ تہٕ یہِ چھُ مۄٹان پتہٕ چھِ أسۍ یہِ کھیٚوان پتہٕ چھِ أسۍ یہِ کھیٚوان تہٕ بیٚیہِ چھِ أسۍ رنان بتہٕ رایس کُکرَس مَنٛز وۄنۍ ییٚلہِ أسۍ کھیٚوان چھِ پتہٕ چھُ اسہِ ہُران یہِ بتہٕ تہِ چھُ ہُران أڑہان تہٕ یہِ سیٛن تہِ چھُ ہُران أڑہان پتہٕ چھِ أسۍ دپان أسۍ چھِ دپان وۄنۍ کھیٚمو نہٕ أسۍ یہ سیٛن کیٚنٛہہ یہِ چھُ وۄنۍ گوٚمُت یہِ چھُ کھیٛومُت اسہِ اکہِ ٹایمہٕ دۄن ٹایمَن چھُ آسان اسہِ یہِ کھیٛومُت أسۍ چھِ دپان وۄنۍ ژھٕن چھُنہٕ کھیٚمو نہٕ أسۍ یہِ کیٚنٛہہ تہٕ بتہٕ تہِ چھُ اسہِ آسان ہُریٛومُت سُہ چھُ واریاہ زیادٕ ہُنٛدر آسان أسۍ چھِ پتہٕ کران کٲم أسۍ چھِ دپان وۄنۍ ژھٕنو نہٕ أسۍ یہِ ترٛٲیِتھ کیٚنٛہہ وۄنۍ کرو أسۍ یہِ بیٚیہِ استعمال وۄنۍ کرو أسۍ یہِ بیٚیہِ یوٗز پتہٕ چھِ أسۍ تتھ بَتَس کران کٲم أسۍ چھِ تتھ دِوان وُشنیر ہیٖٹرَس پٮ۪ٹھ کُنہِ بانَس وانَس مَنٛز سُہ چھُ گَژھان واریاہ تتھ چھِ أسۍ دِوان کاشوہٕ سۭتۍ اورٕ یور سُہ چھُ گَژھان واریاہ زیادٕ توٚت تہٕ سُہ چھُنہٕ باسان کیٚنٛہہ یہِ چھُ راتُک یا یہِ چھُ یَوُک بَتہٕ سُہ چھُ باسان تَمے ساتہٕ روٚنمُت پتہٕ یُس یہِ ماز چھُ آسان ماز کوٚرمہٕ بیٚیہِ چھُ آسان ٲں کُفتہٕ ٹماٹَرَن سۭتۍ یمن چھِ أسۍ کران کٲم یُس یہ ماز کوٚرمہٕ چھُ آسان اتھ چھِ أسۍ دِوان بیٚیہِ یہِ یتھ یہ چھِ أسۍ اتھ چھِ کران بیٚیہِ نوٚو بَگار اتھ چھِ أسۍ ترٛاوان بیٚیِس بانَس مَنٛز تیٖل کٲرِتھ پتہٕ چھِس کران کٲم ترٛاوان چھِس یہِ ماز مازٕے یوت دوان چھِس بیٚیہِ تٔلِنۍ تہٕ بیٚیہِ چھِس ترٛاوان ٹماٹر پانٛژھ شےٚ تہٕ دِوان چھِس تِمن ٹماٹرن پانٛژھ شیٚن چھِس دِوان أسۍ سٹیٖم تِمن چھِ أسۍ دِوان پریٚشرَس مَنٛز سٹیٖم تِمن چھِ سٹیٖم لگَان تِم چھِ پوٗرٕ گَژھان تِمن چھِ أسۍ ترٛاوان مصالہٕ پھیٚکھ بٲدیان لدٕر میٖٹ مصالہٕ گرٕم مصالہٕ أدرکھ ٲں رۄنٛگ بیٚیہِ چھِ أسۍ ترٛاوان تتھ شونٛٹھ دانہِ وَل بٕڑ ٲلہٕ سبٕز ٲلہٕ یۄس یہِ دانہِ وَل بٕڑ ٲلہٕ سبٕز ٲلہٕ چھِ یمن چھِ أسۍ کران مِکسَرَس یم چھِ گَژھان مکٕس یم چھِ پھیٚکھ ہِش بنان پتہٕ چھِ أسۍ ترٛاوان یہِ ٹماٹرن تِم چھِ گَژھان پوٗرٕ تیار پتہٕ چھِ أسۍ یہِ ترٛاوان اتھ مازَس سۭتۍ اتھ چھِ أسۍ پتہٕ ترٛاوان آبہٕ چونٛچہِ تہٕ چھُ گَژھان ٲں اتھ چھِ کھَسان گرٛیٚکھ تہٕ گَژھان چھُ یہِ تیار وۄنۍ یُس یہِ کُفتہ تہٕ ماز چھُ اتھ تہِ چھِ أسۍ کران کٲم اتھ چھِ أسۍ ژھٕنان گنٛڈٕ سۭتۍ أسۍ چھِ کران کٲم أسۍ چھِ گنٛڈٕ انان تِم چھِ أسۍ گۄڈِ تِلَس مَنٛز پَیان تِمن چھِ أسۍ تِلَس مَنٛز دِوان تٔلِنۍ واریاہ زیادٕ تِم یُتھُے وۄزٕلۍ چھِ گَژھان پتہٕ چھِ أسۍ أتھۍ سۭتۍ ژھٕنان یُس یہِ کُفتہٕ چھُ آسان کُفتہٕ تہٕ رٲنٛٹھہٕ وانٛگن پتہٕ چھِ أسۍ یہِ أتھۍ سۭتۍ اتھ چھِ أسۍ بیٚیہ کران بَگار ترٛاوان چھِس تیٖل تہٕ بیٚیہِ چھِس ترٛاوان سُہ تیٖل یُتھُے یوان چھُ پتہٕ چھِس یُہوے ترٛاوان یہِ کُفتہٕ ٹماٹر تہٕ بیٚیہِ یہِ گنٛڈٕ دِوان چھِس واریاہس ٹایمَس تٔلِنۍ پتہٕ چھِس ترٛاوان آبہٕ چونٛچہ تہٕ گَژھان چھُ یہِ تیار تہٕ کھیٚوان چھِ أسۍ یہِ بیٚیہِ أسۍ چھِنہٕ بیٚیہِ أسۍ چھِ سُہ بیٚیہِ استعمال کران أسۍ چھِ بیٚیہِ یوٗز